سٔرفِنٛگ چھُ آبَس پٮ۪ٹھ گِنٛدَن وٲجیٚنۍ اکھ کھیل یَتھ منٛز اکھ اِنسان کھۄرَن منٛز پٕلاسٹِکوٗ یا ہَچُو بوٹھ بَناوِتھ آبہٕ چَن لہرَن پٮ۪ٹھ تیران چھُ تہٕ یہِ سٕپوٹ چھُ اکھ رِسکہِ ہِنٛز سَپوٹ یَتھ منٛز اِنسانَس جٲنی نۄقصان ہٮ۪کہِ گٔژھِتھ کیٛازکہِ آبٕچ تیز رَفتٲری پٮ۪ٹھ سَوار گٔژھِتھ چھُ اِنتِہٲیی سِکِل تہٕ اِنتِہٲیی تَجرُبہ کٲری یَژھان یہِ سٕپوٹ چھُ یا یہِ کھیل چھِ عام تور پَر سَمندٔری علاقہٕ کٮ۪ن بَٹھٮ۪ن پٮ۪ٹھ گِنٛدنہٕ یِوان یَتھ منٛز لُکھ کٲفی مٔستی تہٕ اٮ۪نجاے کران چھِ یہِ آبَس پٮ۪ٹھ گِنٛدَن واجیٚنۍ سَپوٹ چھُ واریاہ لُطُف اَنٛدوز سَپوٹ یُس اِنسانَس منٛز اکھ اٮ۪نَرجی چھُ پٲدٕ کران یہِ سٕپوٹ چھُ آبہٕ چَن لہرَن پٮ۪ٹھ دَونُک ناو یَتھ منٛز اِنسان آبہٕ چَن تیز لَہرَن پٮ۪ٹھ کھٕرٕ ترٛٲیِتھ یِمَو بوڈو ذٔریعہ کھوٚرَن منٛز بوٹہٕ کہِ ذٔریعہِ پَکان چھُ